مےٚ چھُ نہٕ روٚنمُت زٔہنۍ چولس پٮ۪ٹھ یَتھ ڈریکٹ نارَس پٮ۪ٹھ تہٕ مَگر مےٚ چھِ وُچھ مَژٕ پَنٕنۍ موج رَنان تَتھ چھِ کٲشِر زَبٲنۍ منٛز دٲن وَنان میٲنۍ موج ٲسۍ دانَس پٮ۪ٹھ رَنان دانَس پٮ۪ٹھ ژوٚٹ بَناوان سُہ چھُ آسان اِنڈکشن یا گیس کھۄتہٕ چھُ سُہ یِتھ کٔنۍ مُختٔلِف آسان تَتھ منٛز چھُ أکِس میژِیٚو خۄپرِس منٛز چھِ یِوان زیُن زالنہٕ تہٕ پَتہٕ چھِ تَتھ زِنِس یِوان رہہ دِنہٕ تہٕ تَتھ پھکوانہٕ تہٕ یُتھ تَتھ نار چھُ ہٮ۪وان پَتہٕ چھِ تَتھ پٮ۪ٹھ أسۍ تھاوان کیٚنٛہہ بانہٕ یَتھ منٛز أسۍ رَنان چھِ بیٚیہِ چھِ تَتھ یُس أسۍ تَتھ چھِ سُہ چھِ کٲشرین سُہ چھُ ریوٲجی مطلب رَنٕنُک طٔریٖقہٕ کٲشرین ہُند تہٕ تَتھ رَنٕنَس چھِ واریاہ زیادٕ یُس چولَس پٮ۪ٹھ رٔنِتھ غزا چھُ آسان تَتھ چھُ واریاہ زیادٕ لُطف یِوان